بیٚسِک چیٖز چھُ یِہَے چیٖز زِ اَکھ اِنسان ییٚلہِ مارشَل آرٹس چھُ ہیٚچھان أمِس چھُ پَنٕنۍ سیٚفٹِی روزان بیٚیہِ اَکھ مینٹیٚنٕڈ فِٹ باڈی روزان اَکھ طاقتور باڈی روزان اِنسان ہیٚکہِ نہٕ کٲنٛسہِ اِنسانَس پیٚٹھ ظُلُم کٔرِتھ اَگَر تٔمِس منٛز ییٖژاہ طاقَت آسہِ سُہ ہیٚکہِ پَنُن پان بَچٲوِتھ مےٚ چھُ یِہَے چیٖز اِنَسپایر کَران کہِ اَگَر مےٚ پانٛژ لٔڑکہٕ تہِ برٛونٛٹھ کَنہِ یِن تِم اَگَر یِژھَن مےٚ بُلی کَرٕنۍ ہیٚراس کَرٕنۍ بہٕ ہیٚکہٕ پَنُن پان بَچٲوِتھ اَگَر مےٚ مارشَل آرٹس ہیٚچھمُت آسہِ تیٚلہِ کیٛازِ مارشَل آرٹ چھُ اَکھ اِنسانَس اَکھ یہِ چھُ اَکھ ویٚے آف لایِف یِتھ منٛز اِنسان پَنٕںۍ باڈی واریاہ زیادٕ ٹرین چھِ کَران تَکلیٖفو منٛز نیٖرِِتھ تَکلیٖف چھُ بَرداش کَران اَدے چھُ اَکھ اِنسان تَتھ مُقامَس پیٚٹھ واتان کہِ سُہ بَچایہِ پَنُن پان ظُلمہٕ نِش یا کُنہِ تَکلیٖف نِش اَکھ اِنسان ہیٚکہِ نہٕ پَتہٕ تٔمِس پیٚٹھ کہِ چوب دِتھ یا تٔمِس کُنہِ اَنٛدٕ تَکلیٖف واتنٲیِتھ مارشَل آرٹ چھُ یہِ اَکھ یُس چیٖز اِنسانَس پَزِ ہیٚچھِن بہٕ چھُس لوٗکَن یہِ ایٚڈوایِز دِوان کہِ تُہۍ ہیٚچھُو مارشَل آرٹٔس زیادٕ خاص طور پر کوریَن خٲطرٕ تِکیٛازِ تِہٕنٛز سیٚفٹِی چھ ِسانہِ کھۄتہٕ زیادٕ میٹَر کَران تہٕ تِہُنٛد چھُ عزَت آسان اَکھ اَلَگ لیٚولہِ ہُنٛد تہٕ زیادٕ چھُنہٕ اَز ماحول تیُتھ تِم بَچاوَن پَنُن پان لٔڑکَن نِش یِم زِ ہر کٲنٛسہِ کورِ ہِراس کَرنہٕ پَتہٕ چھِ آسان تہٕ اَگَر اَکھ اِنسان مارشَل آرٹ چھُ ہیٚچھان سُہ چھُ یِمو چیٖزو نِش تہِ بٔچِتھ تٔمِس پیٚٹھ ہیٚکہِ نہٕ کانٛہہ زور کٔرِتھ کیٚنٛہہ اِنسان ہیٚکہِ پَنُن پان بَچٲوِتھ سیٚلَف ڈِفیٚنس چھُ یہِ آسان اِنسانَس پَزِ ضروٗری ہیٚچھُن بہٕ چھُس زیادٕ لوٗکَن دِوان یہِ ایٚڈوایِز کہِ تُہۍ ہیٚچھِو یہِ چیٖز کیٛازِ مےٚ ہیوٚچھ پانہٕ مےٚ کوٚر یہِ ایٚکسپیٖرینَس مےٚ چھِ آل موسٹ گٲمٕتۍ پانژھ ؤری پانہٕ یہِ چیٖز ہیٚچھان یِتھ منٛز مےٚ پَنٕنۍ باڈی پیٚیہِ واریاہ زیادٕ ٹرین کَرٕنۍ اَتھ منٛز اوس تَکلیٖف واریاہ زیادٕ بہٕ چھُس یہِ چیٖز اِیٚڈمِٹ کَران کہِ أکِس اِنسانَس مارشَل آرٹ ہیٚچھنہٕ سٍتۍ چھِ ہیٚچھنہٕ وِزِ چھِ تٔمِس واریاہ زیادٕ تَکلیٖفو منٛز پیٚوان گَژھُن کیٛازِ یہِ چھَنہٕ اَکھ سَہل چیٖز کیٚنٛہہ مَگَر اَگَر اِنسان سُہ چیٖز بَرداش کَرِ سُہ واتہِ واریاہ اَصٕل مُقامَس پیٚٹھ ییٚتَن سُہ خۄش روزِ تٔمِس آسہِ پَنٕنِس پانَس پیٚٹھ یہِ اعتبار کہِ نا اَگَر مےٚ کانٛہہ کہِ چوب دِی بہٕ ہیٚکہٕ پَنُن پان بَچٲوِتھ یا اَگَر ژوٗر یِیہِ سُہ شرٛاکھ تھٲوِن یا سُہ بنٛدُوٗق تھٲوِن برٛونٛٹھ کَنہِ اِنسان چھُ پَنٕنہِ جایہِ سیٚٹِس فایِڈ کہِ بہٕ ہیٚکہٕ پَنُن پان بَچٲوِتھ اِنسانَس چھُ اَکھ اِیجلٔٹی واریاہ زیادٕ فاسٹ گَژھان رِفلیٚکشن چھَس فاسٹ گَژھان بیٚیہِ چھُ اِنسانَس اَکھ کانفِڈینَس تہٕ برٛیورِی روزان پانَس اَنٛدر کہِ نا بہٕ ہیٚکہٕ پَنُن پان بَچٲوِتھ بہٕ چھُس سِٹرانٛگ بیٚیہ چھُنہٕ ضروٗٛری کیٚنٛہہ خٲلی پَنُن پان أکِس اِنسانَس خٲطرٕ چھُ یہِ ضروٗری یہِ اَگَر تٔمِس طاقَتھ چھُ رَبُل عزَتَن دِژمٕژ یا تٔمِس چھُ پَنُن پان تَتھ مُقامَس پیٚٹھ واتنومُت ییٚتَن تٔمِس طاقَتھ چھُ تٔمِس پیٚٹھ چھُ لٲزمی سُہ مٔہ کٔرٕنۍ سُہ طاقَتھ بیٚیِس پیٚٹھ ظُلُم کَرنہٕ خٲطرٕ اِستعمال کیٚنٛہہ بٔلکہِ دوٚیِم اَکھ اِنسان بَچاوُن تَتھ پیٚٹھ اِستعمال یا اَگَر اَکھ اِنسان وُچھِ بیٚیِس اِنسانَس پیٚٹھ آسہِ ظُلُم گَژھان کُنہِ جایہِ تٔمِس آسہِ کٲنٛہہ چوب دِوان ہِراس آسیٚس کَران ایٚبوٗز آسیٚس کَران أمِس اِنسانَس خٲطرٕ چھُ لٲزمی یٔمۍ یہِ مارشَل آرٹ ہیٚچھمُت چھُ سُہ گَژھِ توٚتَن سُہ بَچایہِ تٔمِس سُہ روزِ پَنُن پان برٛونٛٹھٕ کَنہِ أکِس شیٖلڈُک پٲٹھۍ کیٛازِ أمِس چھُ سُہ طاقت آسان گیٚن کٔرمٕژ سُہ تہِ واریاہَن ؤرۍیَن ہٕنٛز سَخت ٹرٛینِنٛگ سٍتۍ تَتھ مُقامس پیٚٹھ چھُ آسان زِ یہِ بَچایہِ واریاہَن لوٗکَن خٲلی پَنُن پان نہٕ کیٚنٛہہ پَنٕنۍ فیملی تہِ بَچایہِ یہِ پَنٕنۍ فرِینٛڈزَن تہِ بَچایہِ یہِ تہٕ بیٚیہِ تِمَن لوٗکَن یِم کَمزور چھِ تِمَن پیٚٹھ دِی نہٕ یہِ ظُلُم کَرنہٕ کیٚنٛہہ یہِ بہٕ چھُس اَمی وَنان زِ اَگَر اِنسان ییٚتہِ وُنہِ تہِ زِنٛدٕ چھُ لوٗکَن منٛز تِم ہیٚچھِن سا مارشَل آرٹ یہِ چھُ وارِیاہ اَصٕل چیٖز پٔزۍ پٲٹھۍ مَگَر یہِ چھُنہٕ مَطلَب پوٗرٕ دُنیا بَدلایہِ اَکھ اِنسان مَگَر ایٚٹ لیٖسٹ اَگَر لۅکُٹ چیٖز تہِ چھُ واریاہ زیاد میٹَر کَران تٔمی چھُس بہٕ وَنان آسان تُہۍ ہیٚچھِو تہٕ باقِیَن ہٕنٛز زِِنٛدگی منٛز أنِو سہوٗلِیَت کیٛازِ اِنسانَس چھِنہٕ اَتھ یِوان مَگَر پَتہٕ کَنہِ چھُ وارِیاہَن زِیادَن پیٚٹھ آسان ظُلُم گَژھان اِنسانَس چھُنہٕ پَیِی آسان کٔمۍ کٲتیٛاہ چوب آسہِ کُنہِ جایہِ ہیٚتمٕتۍ اِنسان اَگَر نَظرَن تَل تھایہِ کہِ اَگَر کٲنٛسہِ نَظَر آو کٲنٛسہِ پیٚٹھ چھُ ظُلُم گَژھان سُہ ہیٚکہِ تٔمِس بَچٲوِتھ نا کہِ سُہ کَرِ اِگنور تِکیٛازِ اَگَر تٔمۍ سُہ طاقَتھ آسہِ سُہ ہیٚکہِ بَچٲوِتھ اَگَر نہٕ تٔمِس سُہ پانہٕ کَمزور آسہِ سُہ کیٛاہ بیٚیِس دَپہِ بہٕ بَچاوَن یہِ سُہ کھیٚیہِ تَتہِ پانَس چوب اَمی مارشَل آرٹ چھُ وارِیاہ زیادٕ اَصٕل چیٖز یہِ چھُ مےٚ اِنَسپایَر کَران بیٚیہِ چھُس بہٕ دَپان اَمہِ سٍتۍ ہیٚکَن باقٕے تہِ وارِیاہ زیاد ہیٚکہِ سِٹرانٛگ بٔنِتھ تہٕ باقِیَن مَدَتھ کٔرِتھ لایفہِ منٛز تِمَن بَچٲیِتھ واریاہو چیٖزو نِش